سٲنِس ضلَس منٛز ماحول بَچاونہٕ خٲطرٕ آیہِ واریاہ کیٚنٛہہ کامہِ کرنہٕ یِمن منٛز زَن گۄڈٕنِچی کٲم یِمن منٛز سیرِ بٹھہٕ چھِ یِمو منٛز یہِ دُہ نیران چھُ تِمن پٮ۪ٹھ آیہِ واریاہَ واریاہ حدس تام بین لگاونہٕ تہٕ تِمن آو وَننہٕ زِ ہر گاہ تُہۍ گامہٕ نٮ۪بر ترٲوو تیلہِ دِمو تۄہہ بَٹھٕ ترٲونہٕ یا گامَس منٛز چھےٚ نہٕ کانٛہہ تہِ فیکٹری تراوٕنۍ یمہِ منٛز زن یِم مُزر تہٕ دُہ وغیرہ نیران چھِ ییٚمہِ سۭتۍ زَن ماحول خراب گژھان چھُ تَمہِ پَتہٕ مِنسپٕلٹی منسپلٹی وٲلۍ یِم زَن یہِ ژھیٚٹھ ژۄٹھ زالان چھِ یِم تہِ چھِ گامہٕ نیبر یہِ ژَھٕنان ترٲوِتھ گامَس منٛز چھِ نہٕ تراون کیٚنٛہہ تہٕ بیٚیہِ آیہِ کیٚنٛہہ پارکہٕ بَناونہٕ ییٚمہِ سۭتۍ زَن ماحول بَچاونہٕ